آز بونٛٹھ اکھ زٕ ؤری کوٚر مےٚ پٕلان بہٕ کرٕ لداخ ٹیٚوٗر بہٕ درٛاس گرِ صبحن صُلیے مےٚ کوٚر نہٕ کھٮ۪ن چٮ۪ن کہینۍ مےٚ دوٚپ ولسہ سفر چھُ واریاہ بوٚڑ وتہِ منٛز کرو یُتھٕے مےٚ سرنگر ووتُس مےٚ چیٚو چایہِ کپ اکھ تہٕ درٛاس بہٕ بییٚہِ امہِ پتہٕ کوٚر مےٚ سۄنہٕ مرگ کراس دور دور تامتھ نہ سا آیہِ مےٚ کانٛہہ تہِ بلڈنگ اتھہِ ییٚتہِ بہٕ ریٚسٹ ہیٚکہٕ ہا کٔرِتھ یا کینٛہہ کھیٚمہٕ ہا سفر اوس گۄڈنیکۍ لٹہِ پتہ ٲس نہٕ کینٛہہ کہِ روڈس منٛز چھِ اتھ منٛز چھنہٕ دور دور تامتھ ریٚسٹ ہاوُس چھِنہٕ گیس سِٹیشن چھِنہٕ کانٛہہ ریسٹورنٹ چھُنہٕ تمہِ سبب آیہِ مےٚ واریاہ سختی وتہِ منٛز أکِس جایہِ ہسا ووتُس بہٕ مےٚ مۄکلیٚو بیکہِ تیٖلٕے تمہِ پتہٕ گے کٲم بہٕ رُکیووُس اتیٚن واریاہس ٹایمس پتہٕ واریاہ ٹایم باد ہسا آکھ اکھ بایکر تٔمۍ کٔر مےٚ تھوڑا ہیٚلٕپ تہٕ کوٚر مےٚ سفر پنُن بییٚہِ سِٹاٹ أتھۍ سۭتۍ سۭتۍ ہسا ووت شام تہٕ روزنہٕ خٲطرٕ ٲس نہٕ کہینۍ تہِ جاۓ تمہِ پتہٕ کٔر مےٚ کٲم تمہِ پتہٕ آیہِ اپٲرۍ اکھ ٹرک اکھ یٔمۍ مےٚ لفٹ دِیُت تہٕ گُزٲر مےٚ تٔمۍ سۍ نش راتھ یُس یہِ میون سفر اوس اتھ منٛز ہسا آیہِ مےٚ واریاہ ڈفکلٹی تہٕ مگر تھوڑا بہت کوٚر مےٚ برداشت تہٕ بہٕ ووتُس پننِس سفرس پٮ۪ٹھ مُکمل